السلامُ علیکُم ڈاکٹر صٲب چھُو حظ ڈاکڑ عاشِق صٲب چھُوا آ بلکُل ڈاکٹر صٲب مےٚ بوزے یہِ تُہۍ چھُو اَصٕل یہِ کَمرٕکۍ ڈاکٹر اَمہِ موٗجوٗب کَرے تۄہہِ مےٚ فون مےٚ دوٚپ بہٕ وَنہو تۄہہِ تۄہہِ سۭتۍ کَرٕ بہٕ اَتھ متعلق مَشوَرٕ مےٚ حظ باسیو کیٚنٛہہ ٹایم پٮ۪ٹھ نا کَمرَس چھِ تھوڑا پین وین آسان تہٕ بیٚیہِ چھِ یَپٲرۍ کھۄرَن تَلہٕ تہِ آسان دَگ لَگ بَگ گوٚو رٮ۪تھ کھَنڈ حظ رٮ۪تھ کھَنڈ گوٚو پین چھِ مےٚ باسان برابر کَمرَس سیوٚدُے کھووُر کُننَتھ زنٛگہِ تہِ چھِ کَران مگر زیادٕ نہٕ کیٚنٛہہ کَمرَسٕے چھِ کَران زیادٕ پَہَم دَگ اکثر بیشتَر چھِ آسان کَمرَسٕے حظ دَگ پَکنَس منٛز یِتھ پٲٹھۍ چھُنہٕ گَژھان کیٚنٛہہ وۄنۍ گوٚو اگر کُنہِ ساتہٕ زیادٕ کالَس بۄن کُن بیٚہمو پَتہٕ چھُ واپَس وۄتھُن تہٕ تَمہِ ساتہٕ چھِ باسان دَگ وَگ ہِش تھوڑا مَگر دَگ چھِ کَران واریاہ تیز دَگ آز کَل اوس شُپیَنَس منٛز یِہَے چھِ أسۍ ژوٗنٛٹٮ۪ن ووٗنٛٹٮ۪ن سۭتۍ یِہے باغہٕ کٲمہ چھےٚ آسان یِہَے چھِ کَران پَنٕنۍ کِنۍ کَرے تھوڑا رٮ۪سٹ وٮ۪سٹہٕ تہِ پَتھ کُن اَمہِ برٛونٹھ تہِ اوس مےٚ باسان پَتہٕ کَرے رٮ۪سٹ وٮ۪سٹہٕ تھوڑا دَوا وَوا تہِ کھےٚ یے تھوڑا باسے یے فَرق مَگر وۄنۍ گوٚو رٮ۪تھ کھَنٛڈ بیٚیہِ چھُ مےٚ باسان نا دَگ ہِش حظ اہن حظ واریاہَن ڈاکٹَرَن نِش گٔے ڈِسٹرٛک یُس زَن ہاسپِٹَل چھِ شُپیَن تور گوس بہٕ دۄن ترٛٮ۪ن ڈاکٹرٛن نِش تورٕ پریویٹ تہِ گوس أکِس دۄن نِش اٮ۪کٕس رے وٮ۪کسرے تہِ کَرنٲوۍ تہٕ تِم ٲسۍ یِتھ پٲٹھۍ ٹھیٖک تِم ٲسۍ تِمو حظ ووٚن یِم چھِ ٹھیٖک دَوا دَوا حظ گوٚو مےٚ لگ بگ زٕ پانٛژھ رٮ۪تھ کھٮ۪وان تہٕ مگر وۄنۍ کَرے مےٚ بنٛدٕے

وۄنۍ ؤنۍتو مےٚ تۄہہِ کَتہِ چھُو آسان کِلنِک تہٕ بہٕ کَر یِمہٕ تۄہہ نِش تہٕ ٹھیٖک ٹھیٖک ٹھیٖک حظ چھِ تیٚلہِ یِمہٕ بہٕ تَمی دۄہ ٹھیٖک چھِ حظ چلو اَسا ٹھیٖک چھُ